آ مےٚ چھُ یاد اَکہِ لَٹہِ اوسُس بہٕ ڈیرَس پَنٛنِس پٮ۪ٹھ تہٕ مےٚ اوس بوے آمُت تہٕ تٔمِس دوٚپ مےٚ ژٕ اَن ژامَن بیٚیہِ اَن تھٔنۍ أسۍ رَنو تھَنہِ پٮ۪ٹھ ژامَن مگر یُتھٕے مےٚ اَتھ پیٖس کٔرۍ اَتھ ژامنہِ پَتہٕ ترٛٲیِم اَتھ تھَنہِ منٛز تِلہٕ بجا تِلہٕ بجاے ترٛٲیِم تھَنہِ منٛز یہِ فٕٹ یہِ روٗز نہٕ ژامنۍ یِم ژَکَل روٗدۍ نہٕ سیوٚد کینٛہہ ژامنۍ ژَکَل روٗدۍ نہٕ سیوٚد کینٛہہ تہٕ یہِ آو نہٕ سیوٚد رَننہٕ کینٛہہ تہٕ اَمہِ کِنۍ گوٚو نہٕ اَتھ مَزٕ تہِ زیادٕ کینٛہہ مگر فَینٔلی کوٚر مےٚ اَتھ کینٛہہ ژاہ تہٕ اَسِہ کھیٚو پَتہٕ یہِ